مےٚ ہَسا کَرے ایٚمیزانَس پٮ۪ٹھ تۄہہِ ٲس أکِس فرٛینٛڈٕس فرٛٮ۪نٛڈٕس خٲطرٕ آرڈَر شوٗز یُس سَپوٹٕس شوٗز اوس یُس تَتھ ڈیٚلِؤری ٹایم اوس دِتھ تہٕ تمہِ پَتہٕ گوٚو سُہ ایٚکسٹینٛڈ واریاہ سُہ واتُن زٕ دۄہہِ لٮ۪ٹٕے مگر ییٖژاہ آرڈَر ووت اَسہِ نِش نہٕ سُہ گوٚژھ واریاہ ڈِفیکٹ تَتھ منٛز تَتھ منٛز واریاہ کینٛہہ خرٲبی پَتہٕ ہَسا کوٚرُکھ سُہ آرڈَر رِپلیس اَسہِ تمہِ پَتہٕ ہَسا کٔر اَسہِ کٲم تہٕ یُس اٮ۪کاوُنٛٹٕے پونٛسہٕ دوٚپم نہٕ تٕم آیہِ نہٕ واپَس تہِ کہِ پنٛنِس ٹایمَس پٮ۪ٹھ کِہیٖنۍ نہٕ